واریاہ یِم آٹ ماکیٹٕس چھِ ییٚتہِ یِوان بَناونہٕ ہینٛڈی کرٛافٹٕز یہِ چھِ وارِیَہَن جایَن یِوان بَناونہٕ اَتہِ ہٮ۪کو نہٕ جانِن ناو ؤنۍتھٕے مںٛز چھِ یِوان راج باغَس منٛز چھِ یِوان بَناونہٕ درگاہ بازرَس منٛز چھِ یِم پرٛوڈٮ۪کٹ یِوان ہَچُہ چیٖز بَناونہٕ یِم باقٕے اِنڈیاہَس منٛز چھِ کٔشیٖرِ منٛز چھِ یِم چیٖز بَنان یِم چھِ یِوان أتۍ یِمَن بازرَن پٮ۪ٹھ یِمَن ٹیوٗرِسٹ پٕلیسَن پٮ۪ٹھ کٕنٛنہٕ